وَعلیکُم اَسَلام اَسلامُ عَلیکُم اَہَن حظ آ نَظیٖر اَحمد بَٹ حظ چھُس ؤنِو حظ سَر جی اچھا اچھا ؤنِو حظ اَہَن حظ آ فرہان صٲب اَہَن حظ ؤِنِو حظ خٲرٕے چھُسا أمۍ حظ کَرے أمۍ حظ کَرے راتھ ہوٗم ؤرِک راتھ حظ کَرے أمۍ ہوٗم ؤرک راتھ اوس ہوٗم ؤرک کَران یہِ گَرِ تہٕ اچھا حظ ٹھیٖک نہَ حظ أمِس ہَے أسۍ

یہِ حظ چھُ کیٛاہ حظ ونے ژےٚ بہٕ یہِ یہِ حظ چھُ آسان گَرے گرے چھُ آسان یہِ چھُ کھُلاوان کِتاب وِتاب تہٕ أمِس چھِ بیٛاکھ بٔڈۍ بیٚنہِ تہٕ سۅ تہِ چھَس ہاوان کٔران تہٕ مےٚ چھُنہٕ سَمج یِوان کِہیٖنٛۍ یہِ کیٛاہ چھُ فیل گژھان یہِ چھُ تُہۍ چھِوٕ أمِس سکوٗل گژھنَس آسان غرض ورض تہٕ تُہۍ حظ کٔرۍزیٚو تھوڑا بہت نٔرمی ؤرمی أمِس ہیٚچھنٲوہوٗن حظ وارٕ وارٕ

أمِس حظ ٲس أمِس کمہِ سَبجَکٹٕچ ہوٗم ؤرک حظ ٲس کَرنے اچھا اچھا ٹھیٖک حظ ٹھیٖک مگر نہَ حظ کہِ أزۍکہِ پیٚٹھٕ اوس وُچھہوس گَرِ اَہَن حظ آ أمِس حظ اوس گَرِ کٔرناوان ہوٗم ؤرک أسۍ حظ کٔرٕناوان گَرِ ہوٗم ؤرک أمِس وَنہٕ حظ بہٕ تہٕ دَپس ژٕ کیٛازِ چھُکھ نہٕ ہوٗم ؤرک تہِ کٔران گَرِ کِہیٖنٛۍ ایٚمہِ کِنۍ چھِ أسۍ کوٗشش کٔران أمِس گَرِ تہِ مٲج تہِ چھَس وَنان بہٕ تہِ چھُسَس وَنان تہٕ کٔرٕناوان پنٕنۍ کِنۍ چھِ أسۍ کٔران أمِس کوٗشِش واریاہ تٔتھۍ سٍتۍ یہِ ہوٗم ؤرک کٔران مگر ٹیٚسٹس چھُنہِ پتاہ کِہیٖنٛۍ یہِ اوس ٹیٚسٹس تہِ گوٚمُت فیٚل یہِ کَتھ حظ یہِ کٔر حظ اوٗترٕ اوس اوترٕ یُس ٹیٚسٹ اوسمُت گَرے چھےٚ نہٕ پتاہ کِہیٖنٛۍ اَہَن حظ آ تُہٕنٛز کَتھ تہِ حظ چھِ پوٚز بَرابر اَہَن حظ آ یہِ حظ چھِ پَتہٕ سٲنۍ ریسپانسیبیلٕٹی بَنان کہِ اَسہِ چھُ گَرِ أمِس تھاوُن خَیال یہِ چھُ اسہِ گَرِ مطلب أمِس وَنُن گَرِ ہوٗم ؤرک کٔرِو اَہَن حظ آ یہِ چھِ غلطی کَھسان وُِنکیٚس چَلو أزۍکہِ پیٚٹھٕ أزۍکہِ پیٚٹھٕ حظ کرِ یہِ ہوٗم ؤرک تہٕ أزۍکہِ پیٚٹھٕ حظ گژھِ نہٕ شِکایت یِنۍ تُہٕنٛز حظ یِن کیٚنٛہہ أزۍکہِ پیٚٹھٕ حظ کٔرِ یہِ ہوٗم ؤرک چَلو ٹھیٖک حظ چھُ ٹھیٖک ٹھیٖک حظ چھُ ٹھیٖک اَہَن حظ آ أزۍکہِ پیٚٹھ حظ کَرناوہون اَہَن حظ أسۍ چَلو ٹھیٖک اَہَن حظ آ أزۍکہِ پیٚٹھٕ حظ یِیہِ نہٕ حظ از یِیہِ گَرِ تہٕ بہٕ حظ وَنَس ٹھیٖک حظ چھُ چلو ٹھیٖک حظ چھُ ٹھیٖک اَدٕسا بِہِو حظ خُدایس حَوال